أسۍ چھِ پننیٚن کُلیٚن ہُنٛد واریاہ زیادٕ خیال تھاوان أسۍ چھِ یِمن ژوٗڈ دِوان کھاد ترٛاوان گوہ ترٛاوان آب ترٛاوان أسۍ اسہِ چھِ ٲں یِم أسۍ چھِ یِمن ٲں یِم کُلۍ چھِ اسہِ پَنٕنۍ بٔڑۍ کَران ٲں اَگر اسہِ کُنہِ ساتہٕ کُن چھُ آسان گژھُن أسۍ چھِ گۄڈٔے برٛونٛٹھٕے تھاوان یِمَن ٲں گاسہٕ کٔڑِتھ ٲں گاسہٕ چھُ یِوان یِمن سُہ چھِ کَڑان أسۍ گوہ چھِ تھاوان ترٛٲیِتھ ژوٗڈ چھِکھ تھاوان ٲں دِتھ ٲں آب چھِکھ ترٛا تھاوان دِتھ پَتہٕ چھِ أسۍ پَنُن کُن یہِ پَتہٕ چھِ أسۍ کُن گژھان بےٚ فکر پٲٹھۍ پَتہٕ ییٚلہِ ٲں اسہِ گَھرَس مَنٛز چھِ آسان ٲں سِسٹَر یا موج چھِ آسان مول چھُ آسان تِم تہِ چھِ پَتہٕ ٲں تَتھ کُن گژھان تِمَن ٲں تِم چھِ کَم کَم پَتہٕ گژھان مطلب گۄڈٔے چھِ اسہِ آسان تھوٚمُت اَمیٛک خیال کٔرِتھ پَتہٕ چھِ تِم گَژھان تِم تہِ چھِ تَتھ آب واب ترٛاوان تہٕ تِم چھِ پَتہٕ پَننیٚن کُلیٚن ہُنٛد خیال تھاوان تِم چھِ بٔڑۍ گَژھان